سٲنِس گامَس منٛز چھ کِرکَٹھ یِوان گِنٛدنہٕ کِرکَٹھ چھ کاہ کاہ بوج دۄنوٕے سایڈَن آسان یَتھ منٛز بیٹ تہٕ بال چھِ اسہِ لگان گِنٛدنَس یہِ چھِ واریاہ اصٕل گیم امہِ سۭتۍ چھِ اِنسانَس جِسمٲنی مضبوٗطی تہ روزان